ہیٚلو اَسلام علیکُم وعلیکُم سَلام

وعلیکُم سلام آ تُہۍ چھِوا لطیف صٲب اَچھا اَچھا اَچھا تۄہہِ حظ اوسوٕ یہِ دانہِ زٔمیٖن یہِ حظ دِیِو تُہۍ مےٚ لاگُن

اَچھا اَہَن حظ آ

اَہَن حظ اَہَن حظ آ اَہَن حظ آ یہِ سٲنۍ کٲم اَہَن حظ آ اَہَن حظ آ اَہَن حظ اَہَن حظ آ

اَہَن حظ

اَہَن حظ آ اَہَن حظ آ اَہَن حظ اَوا اَہَن حظ

اَہَن حظ آ اَہَن حظ اَہَن حظ آ اَہَن حظ آ اَہَن حظ اَہَن حظ آ اَہَن حظ آ اَہَن حظ آ کَتٮ۪تھ ٹھیٖک حظ چھُ اَہَن حظ آ

نٮ۪صف اَہَن حظ آ اَہَن حظ آ اَہَن حظ آ

اَہَن حظ آ